اَسلامُ علیکُم عأقِب صٲب ٹھیٖک چھِو حظ مےٚ حظ اوس مےٚ حظ اوس موبایِل حظ ترٛاوُن موبایلَس فُٹ ڈِسپٕلے راتھ اَہَن حظ آ اَتھ حظ فُٹ ڈِسپٕلے یہِ حظ اوس راتھ لۅکٹِس لٔڑکَس اَتھِ یہِ پیٚو ؤسِتھ تٔمِس اَتھٕ منٛزٕ تہٕ اَتھ فُٹ ڈِسپٕلے یہِ حظ چھُ ویٖوو ویٖوو اَہَن حظ آ ویٖوو حظ چھُ ویٖوو ویٖوو فوٗٹی فور ڈبلِیو حظ اَہَن حظ آ پَگاہ وُچھَو اَتہِ چھُوا تۅہہِ ایٚویلیبُل آل ریٚڈی مَگر بہٕ حظ چھُس وَنان یہِ اَتھ کٍتِس کٍتِس کٍتِس تام حظ گَژھَس اَتھ دیٖو نا حظ ڈِسکاوُنٛٹ وِسکاوُنٛٹ کیںٛژھا ڈِسکاوُنٛٹ بہٕ حظ چھُس تُہی نِش لاگان تۅہہِ چھِو نا حظ بہٕ چھُس نہٕ حظ ترٛاوان تُہی نِش یِم برٛوٗنٹھ دۅیہِ ترٛےٚ پھِرِ یِمَن حظ چھِ پَتاہ اَتہِ یِمَن حظ چھِ پَتاہ بہٕ حظ چھُس یِوان بہٕ حظ چھُس لاگان کانٛہہ تہِ اَمہِ برٛونٛٹھ تہِ اوس مےٚ ڈِسپٕلے أکِس لاگناوُن تٔمِس ووٚن مےٚ تُہُنٛدٕے ایٚڈرس مےٚ دوٚپ یارٕ یِتھٕ کٔنۍ گَژھۍ زِ فَلٲنۍ جایہِ تہٕ تٔمِس نِش لاگنٲیزِ یہِ ڈِسپٕلے تہٕ مےٚ اوس سوٗزمُت دۅیہِ ترٛیہِ پھِرِ کَسٹٕمَر اور وۅنۍ کٍتِس حظ گَژھِ فاینل کٍتِس حظ گَژھِ وۅنۍ ڈِسپٕلے مَگر اَصٕل ڈِسپٕلے حظ شَتوُہ شیٚتھ حظ شَتوُہ شیٚتھ حظ نہَ حظ شَتوُہ شیٚتھ حظ بیٚیہِ کَرُس حظ کیںٛژھا کَم وَم شَتوُہ شیٚتھ حظ گوٚو واریاہ فاینَل گَژھِ حظ ژوٚوُہ شیٚتھ ڈِسپٕلے آسہِ نا حظ ڈِسپٕلے حظ گَژھِی آرجِنَل آسُن مَگر

یہِ نہَ حظ اَتھ حظ چھُ لاگان پٔتۍمہِ لٹہِ لأگنو حظ أکِس ڈِسپٕلے أکَِس سُہ حظ سُہ تہِ اوسُس وَنان یہِ چھُ واریاہ اصٕل ڈِسپٕلے أمۍ لٲج مےٚ واریاہ اَصٕل ڈِسپٕلے تہٕ بیٚیہِ اوسُس باقیَن نِش اَصٕل دِوان ریٚٹ تہِ حظ چھُس ژےٚ ٹھیٖک دِژمٕژ تہٕ وۅنۍ گَژھِ حظ اَتھ ژوٚوُہ شیٚتھ رۅپیہِ حظ فاینَل اَہَن حظ نہَ حظ تیٖژ حظ چھِ اَسہِ پتاہ تُہۍ حظ چھِو کَران اَسہِ قدرٕے حظ تہٕ تُہٕنٛز چھِ ریٚٹ آسان جیننَون ریٚٹ تہٕ بیٚیہِ حظ چھُ تُہُنٛد چیٖز تہِ آسان صاف تہٕ بیٚیہِ حظ چیٖز آسی صاف تیٖژ ہَن چھِ پوٚز کتھ چٲنۍ کتھ تہِ حظ چھِ پوٚز کتھ یہِ تہٕ تیٚلہِ کَر حظ یِمہٕ بہٕ اَتھ تیٚلہِ کَر حظ یِمہٕ بہٕ پَتہٕ کوٗتاہ ٹایِم حظ لَگہِ اَتھ ٹھیٖک اَہَن حظ تیٖژ ہَن چھُ پتاہ مےٚ حظ تۅہے نِش تۅہے نِش اَہَن حظ آ تۅہے نِش چھِ آسان کالٹی واجیٚنۍ ڈِسپٕلے تَوَے ووٚن نا مےٚ حظ یہِ چیٖز گۅڈٕنیٚتھٕے چَلو ٹھیٖک حظ چھُ تُلِو تُلِو تُلِو ٹھیٖک حظ چھُ چَلو ٹھیٖک حظ چھُ تیٚلہِ حظ یِمہٕ بہٕ صُبحَس ٹھیٖک حظ چھُ آ بِہِو حظ چلو ٹھیٖک